اگر أسۍ کَتھ کَرو زِ یُس نِوٕز یا یُس میٖڈیا چھِ سُہ کِتھ کٔنٮ۪تھ چھِ أکِس بَچَس یُس کُنہِ کَمپِٹیٹِو اٮ۪گزامَن خٲطرٕ چھِ تیٲری آسان کَران یِتھ کَنَتھ زِ یوٗ پی ایس ای چھِ سِول سٔروِسِز چھِ تہٕ اَکھ نِوٕز میٖڈیا چھِ وارِیاہ زیادٕ أکِس بَچَس ہٮ۪لٕپ کَران اَتھ منٛز مَدَت کَران زِ سُہ ہیٚکہِ پَنٛنِس یُس تہِ کَمپِٹیٹِو ایٚگزام چھُ تٔمِس دیُن یُس اَکھ میٖڈیا چھِ آسان یہِ چھِ پرٛٮ۪تھ کانٛہہ خبر أکِس بَچَس تام واتنٲوٕم لۄکٹہِ پٮ۪ٹھ لۄکٕٹ تہٕ بَڑِ پٮ۪ٹھ بوٚڑ تام مگر اَزکَل چھِ اَسہِ زیادٕ وٕچھمُت ٹرٛٮ۪نٛڈِنٛگ منٛز کہِ خبرٕ چھِ آسان غلط غلط تہٕ تِم چھِ لُکَن تام واتان مگر یِم تہِ کیٚنٛہہ آفِشَل یِم تہِ میٖڈیا چھِ یِم یِم تہِ آفِشَل میٖڈیا لُکھ چھِ یِمَن پٮ۪ٹھ لُکَن بروسہٕ تہِ چھِ تہٕ تِم چھِ پوٚز پوٚز وَنان تہٕ لُکھ چھِ تِمَن پٮ۪ٹھ یقیٖن تہِ کَران تہٕ بَچہِ چھِ وارِیاہ بَڑٕ آسٲنی سان ٹی ویو پٮ۪ٹھ موبایلو پٮ۪ٹھ نِوٕز پیپَرو پٮ۪ٹھ کانٛہہ تہِ نِوٕز ییٚتِچ تہِ نِوٕز اَسہِ تَتِچ نِوٕز پَران یا وٕچھان یا بوزان تہٕ پنٛنہِ اٮ۪گزام خٲطرٕ تیٲری کَران